بہٕ ہَسا چھُس کَران سَپواٹس سیٚکٹَرَس منٛز واریاہ پاٹِسپیٹ تہٕ ییٚمہِ سۭتۍ ہَسا چھِ تَتہِ پٮ۪وان اَسہِ رَنِنٛگ کَرٕنۍ درٛاوڈُن ہَسا چھِ پٮ۪وان تیٚمہِ سۭتۍ ہَسا چھُ سون ہٮ۪لٕتھ روزان واریاہ اَصٕل بیٚیہِ ہَسا چھِ فِٹ روزان تہٕ بیٚیہِ سون خوٗن واریاہ تیز دوران تہٕ ییٚمہِ سۭتۍ ہَسا ییٚمکَس یہِ چھُ سون صحت واریاہ ٹھیٖک روزان تہٕ ییٚمہِ سۭتۍ ہَسا چھِ أسۍ کانٛہہ بٮ۪مارِ پھٔہلان چھِنہٕ کیٚنٛہہ بہٕ ہسا چھُس تمام لوٗکن وَنان کہِ تُہۍ درٛورِو تُہۍ کٔرِو سَپورٹسَس سۭتۍ ٹچ تھٲوِو تُہۍ ییٚمہِ کِنۍ ہَسا تُہۍ تُہُنٛد بٮ۪نِٹ چھِ ییٚمہِ سۭتۍ ہَسا تُہۍ واریاہ ٹھیٖک روٗزِو